ہٮ۪لو السلام علیکُم اۭں اَصٕل پٲٹھۍ ہٮ۪لو

اۭں اَصٕل پٲٹھۍ شُکُر الحمدُ اللہ تُہۍ کَم چھُو اۭں آچھا اِفات سِٹٮ۪نڈاڈ کیٛاہ حظ چھِ کُس کٕلاسَس آ جی بِلکُل اِفات تھٲڈ کٕلاسَس سُہ چھِ اَصٕل سٕٹوٗڈنٛٹ سۄ چھِ پَرنَس منٛز اَصٕل سٕٹوٗڈنٛٹ وۄنۍ گوٚو تٔمِس چھِ تھوڑا میتھَس منٛز میتھ چھُ آسان ہَر بَچَس تھوڑا کوٗشِش کَرنہِ علاوَے پَہمَتھ میتھ چھِ تھوڑا تٔمِس ویٖک تیوٗتاہ ویٖک تہِ چھُس نہٕ کیٚنٛہہ آ نہٕ حظ أمِش آ پٔتۍمہِ لَٹہِ چھِ تھوڑا مارکٕس آمٕتۍ کَمٕے تِکیٛازِ تۄہہِ ؤنُو پانَے یِمَن اوس فنٛگشَن کیٛاہ تھام گَرِ تَمۍ وَجہ سۭتۍ ٲسۍ یِمَن مارکٕس آمٕتۍ کَم تِکیٛازِ یِم روٗدۍ ترٛٮ۪ن دۄہَن اٮ۪بسٮ۪نٛٹ ترٛٮ۪ن ژۄن دۄہَن تَمۍ وَجہ سۭتۍ گٔے یِمَن سِکِپ کیٚنٛہہ ٹاپِک آ اگرأمِس ٹاپِک سِکِپ تہِ چھِ گژھان تُہۍ ٲسۍزیو تِمَن دۄہَن کوٗشِش کران کہِ پَتہٕ ٲسِن یہِ سَنڈے سَنڈے نِوان یہِ ٹیوٗٹَرَس نِش ییٚمِس گژھان چھِ ٹیوٗشَن خٲطرٕ تٔمِس نِش ٲسۍتَن علاوٕے پَہَم رَٹان اَکھ گٲنٛٹہٕ تٔمِس تاکہِ سۄ گٔژھ أمِس یہِ ہٮ۪کٕنۍ کٕلیَر کٔرِتھ یا اگر أسۍ تہٕ ہٮ۪کو أمِس کٕلاس دِتھ مگر تۄہہِ چھُو پانہٕ تہِ نہٕ تھاوٕنۍ کوٗشِش کَرٕنۍ کہِ یُن پیرٮ۪نٛٹ ٹیٖچٲرٕز مِٹِنٛگ ییٚلہِ تہِ چھِ آسان تُہۍ ٲسۍزیو یِوان تُہۍ ٲسۍزیو تَتہِ اَسہِ پِرٛژھان أسۍ آسو تۄہہِ وَنان أسۍ چھِ پَنٕنۍ پوٗرٕ کوٗشِش کران کہِ أسۍ گژھو أمِس أسۍ چھِ پَنٕنۍ ییٚتہِ یِمَن تہِ سٕٹوٗڈنٛٹ چھِ تِمَن آسان اَصٕل پٔفامٮ۪نٕس یہِ تہِ چھےٚ واریاہ اَصٕل پٔفامٮ۪نٕس دِوان وۄنۍ کیٚنٛہہ وَجہ چھِ آسان کُنہِ ساتہٕ چھُ گژھان اورٕ یورٕ ہٮ۪لٕتھ کَنڈِشَنٕز چھِ آسان یا بیٚیہِ کیٚنٛہہ چھُ فنٛگشَن وَنٛگشَن تو کوٗشِش گٔژھ کَرٕنۍ کہِ زیاد ڈیز گژھن نہٕ گژھٕنۍ سِکِپ کیٚنٛہہ کہِ یہِ زیادَن ڈییَن گژھن لیٖو یا چھُٹی تھاوٕنۍ کیٚنٛہہ تَمہِ وَجہ سۭتۍ چھُ یہِ بَچہِ گژھان تھوڑا گژھان پَتہٕ چھُنہٕ أمِس تَران ٹاپِک سَمٕج کِہیٖنۍ کہِ مےٚ کیٛاہ پوٚر أمِس چھِ گژھان یِم چیٖز گژھان بیسِکس گژھان تھوڑا پَتہٕ مٔشیٖد تو اسی لیے تُہۍ ٲسۍزیون یہِ دۄہَے سوزان بیٚیہِ ٲسۍزیو پانہٕ تہِ گَرِ کوٗشِش کران کہِ اگر أمۍ ییٚتہِ چھِ پوٚرمُت کہِ اَتہِ ٲسۍزیو نَظر دِوان أمِس کیٛاہ چھُ پتہٕ گَرِ کَرُن تَتھ ٲسۍزیو تٔمِس تھوڑا بیٚیہِ کیٚنٛہہ ٲسۍزیوس پِرٛژھان کہِ سکول کیٛاہ چھِ أمۍ کوٚرمُت کیٛاہ کوٚرُو آز دۄہَس کیٛاہ پوٚرُو میمہِ کیٛاہ پَرنووُ کیٛاہ ہیٚچھُو یہِ گوٚو شُرِس پِرٛژھُن کَرُن تَمہِ سۭتۍ چھُ یہِ بیٚیہِ یہِ چھِ باقِیَن سٕٹوٗڈنٛٹَن سۭتۍ تہِ اَصٕل پٲٹھۍ کامنِکیٹ کَران بَس أمِس چھِ تھوڑا میتھَس منٛز پٔفامٮ۪نٕس تھوڑا کمزور پَہَم تَتھ منٛز چھِ أسۍ پَنٕنۍ پوٗرٕ کوٗشِش کران وۄنۍ چھِ تھوڑا بہت اِفٲٹس تۄہہِ تہِ دیُن تِکیٛازِ یہِ چھِ آسان پیرَنٹَس تہٕ بیٚیہِ ٹیٖچرَس پانہٕ ؤنۍ کامنِکیٹ یِمَن چھِ دۄنؤنی ہٕنٛز زِمہِ دٲری آسان اگر آ أسۍ چھِ کران کوٗشِش تۄہہِ تہِ چھو پَنٕنۍ کوٗشِش کَرٕنۍ

ہاں یہِ چھےٚ واریاہ زیادٕ اَصٕل بَچہٕ یے چھےٚ اَسہِ ٹاپَر روٗزمٕژ بَٹ یِہوٚے ییٚتھی منٛزٕ یَتھ ؤرِیَس منٛز گوٚو أمِس تِکیٛازِ أمِس گٔے کیٚنٛہہ دۄہ سِکِپ تَمہِ وَجہ سۭتۍ گوٚو أمِس تہِ یہِ أمِس آے تھٲڈ پُزِشَن نَتہٕ چھِ یہِ آسان ہمیشہٕ ٹاپَر ایز وٮ۪ل ایز أمۍ سٕنٛز فِزِکَل اٮ۪کٹِوِٹیٖز تہِ یِم چھِ تِم تہِ چھِ واریاہ اَصٕل بَس تۄہہِ چھُو یہِ کوٗشِش کَرٕنۍ کہِ یوٗتاہ بہٕ تیوٗتاہ یہِ یِیِن دۄہَے سکول تاکہِ تۄہہِ چھُ پَتہ تۄہہِ چھُو فیٖس تہِ پٮ۪وان بَرُن تو شُرِس چھِ اَکہِ دۄہ سۭتۍ تہِ اَکہِ دۄہ چلو وۄنۍ سُہ گژھِ تہٕ اگر سِکِپ تہِ آسہِ گژھان تُہۍ ٲسۍزیو کوٗشِش کران یہِ سیٚلبَس وٕچھِتھ گَری أمِس پرناونٕچ تَمہِ دۄہ سُہ ٹاپِک اَہن حظ چلو اِنشاء اللہ أسۍ کَرو پَنٕنۍ پوٗرٕ کوٗشِش کہِ أمِس گٔژھ کَنٹِنیوٗ یہِ گٔژھ واپَس پنٛنہِ مطلب پُزِشَن پٮ۪ٹھٕ ضٔروری چھِنہٕ پُزِشَن مگر یہِ گٔژھ یہِ کوپ مطلب یہِ گٔژھ واپَس تیُتھٕے پٔفامٮ۪نٕس دِنۍ مگر یہِ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن أسۍ چھِ پَنٕنۍ پوٗرٕ کوشِش کران بیٚیہِ چھِ یہِ واریاہ اَصٕل بٔچی أمِس چھُنہٕ تیوٗتاہ چھُنہٕ ٹٮ۪نشَن ہٮ۪نٕچ ضوٚرَتھ کیٚنٛہہ بَس تۄہہِ یہِ مےٚ ووٚنوُ تہِ کٔروُنۍ بَس باقی چھِ سورٕے ٹھیٖک اَدٕ حظ چلو السلام علیکُم